اسلام علیکُم وعلیکُم سلام تُہۍ چھُو حظ گٔنے پیسٹ سایڈس اَسہِ دیُت یِتھٕ پأٹھۍ فلأنۍ حظ نمبر اَسہِ دیُت عمران صابن نمبر نا آ دوپُن تُہۍ کٔرِو أمِس سۭتۍ کتھ یہِ چھُ پیسٹ سایڈ ڈیٖلر نہَ حظ اَسہِ چھُ بنوومُت یِتھٕ پٲٹھۍ نوٚوُے نوٚوُے باغ نا اَسہِ چھَنہٕ وُنہِ تیٖژاہ پتاہ کیٚنٛہہ امِچ تہٕ تُہۍ ؤنۍتَو مےٚ اَسہِ چھ تھوڑا ژوٗنٛٹھۍ تہِ حظ لۄکٔٹۍ بیٚیہِ چھِ سیٚے تھوڑا تُہۍ ؤنۍتَو مےٚ اَتھ کُس دوا کرو أسۍ حظ نہَ حظ سیٚے چھِ تھوڑا بیٚیہِ چھِ لۄکٕٹۍ ژوٗنٛٹھۍ اَسہِ کریاو پوشک کریاو اَسہِ پوشک

نہَ نہَ وُنہِ دیُت نہٕ کہٕنٛے دوا ٹھیٖک ٹھیٖک بیٚیہِ کُس حظ

یہِ چھا برابر کأم کران پتہٕ

چھکن داہ باہ ٹیٖن یہِ ریٹ کأژاہ چھِ اَتھ ترٛےٚ ہتھ رۄپیہِ ٹھیٖک ٹھیٖک یہِ یہِ کتھ منٛز چھُ رلاوُن پیٚوان ٹھیٖک نہَ اَسہِ بنوو یہِ نوٚوُے باغ نا ژٕ وَن تہٕ ٹھیٖک شام تام اوس کرُن نا اچھا تُہۍ ؤنۍتَو مےٚ وۄنۍ برٛوٗنٛٹھ کُن کُس دوا کرو أسۍ شروٗعات پیٚٹھٕے شروٗعس پیٚٹھٕے

ٹھیٖکھ آ آ پوشک دیُت اَسہِ مگر تمٔۍ کٔرِ نہٕ کٲم برابر کہیٖنٛۍ

تۄہہِ کتہِ چھُ یہِ دُکان کتہِ چھُ تۄہہِ دُکان

گٔنے پیسٹ سایڈٔس نا گنے پیسٹہِ سایڈٔس چلو حظ چلو أسۍ یِمو توٗرۍ تیٚلہِ تہٕ تتی کرو کتھ چلو اسلام علیکُم